مےٚ حظ چھِ یِمَن کُلٮ۪ن ہُنٛد سَخ شوق مےٚ چھِ گَری وٲر اَسہِ چھِ وارِ چَمنہِ اَسہِ چھِ أڑِس کنالَس پٮ۪ٹھ لَگ بَگ وٲر بناومٕژ تَتھ منٛز چھِ اَسہِ تھٲیمٕتۍ تَتھ منٛز چھِ اَسہِ سبزی چَمنہٕ تھٲیمٕتۍ بہٕ چھَس پانَے کران تَتھ سۭتۍ کھَنان کَران بوجَر ترٛاوان پانَے تِم سنٛمبھالان ڈوٗرۍ پَتہٕ چھِ بیول وَوان پَتہٕ چھِ آسان پَتہٕ ییٚلہِ سۄ سبزی سُہ بیول چھِ زٮ۪وان سُہ چھِ کھَسان ہیوٚر کُن پَتہٕ چھِ گژھان واریاہ خوش اِنسان دَپان نَہ یہِ چھِ زامُت یہِ چھِ گوٚمُت اَصٕل آز دِوان چھِس آبہٕ ہٕنا سۭتۍ سۭتۍ سۭتۍ سۭتۍ آبہٕ ہٕنا یوٚتام ہیوٚر ہیوٚر چھِ سُہ کھَسان پَتہٕ چھِ یہِ سبزی سٲرٕے یہِ چھِ آسان نِہٲلۍ ٲسۍ گۄڈٕ ؤومٕژ یہِ بیول ووٚمُت پَتہٕ چھِ یِہوٚے کران چَمنَن منٛز اَلگ اَلگ یِتھَے پٲٹھۍ چھِ مَرژٕوانٛگَن کران وانٛگَن کران رُوانٛگَن ٹماٹَر کران ٹماٹَر کُلۍ کٮ۪پسِکَم کُلۍ چھِ وَوان بیٚیہِ چھِ بَنٛدگوٗپی آسان بیٚیہِ چھِ فُلگوٗپی آسان ہاکھ چھِ آسان اَسہِ چھِ نیران سبزی سٲرٕے گَرِ بیٖنٕز چھِ آسان اَلہٕ چھِ آسان لٲر چھِ آسان تِکیٛازِ مےٚ چھِ یِمَن کُن سٮ۪ٹھاہ دِلچَسپی زیادٕ یہِ گَرٕچ سبزی آسنَس یہِ چھِ واریاہ خوش لَگان مگر آب تہِ چھِسہٕ اَتھ پٮ۪وان سۭتۍ سۭتۍ دیُن کُنہِ ساتہٕ پے مٔہنی سٕنٛز ضوٚرَتھ تَمہِ ساتہٕ اَنُن سُہ تہٕ سُہ کَرِ تَمہِ ساتہٕ دی سُہ کَرِ ہٮ۪لَپ باقٕے بیٚیہِ چھِ اَسہِ باغ تہِ باغَس تہِ چھِ اَسہِ نِہٲلۍ کٔرۍمٕتۍ پوش تھٲیمٕتۍ أنٛدۍ أنٛدۍ سُہ تہِ چھِ گاڈنِنٛگ پانَے کران تَتھ تھٲیمٕتۍ یِم بیٚیہِ چھِ أسۍ تَمہِ مٔزیٖد مٮ۪وٕ کُلۍ مٮ۪وٕ کُلۍ لٲگۍمٕتۍ ڈوٗن کُل چھِ ژوٗنٛٹھۍ کُلۍ چھِ ٲر کُلۍ چھِ گِلاس کُلۍ چھِ دٲن کُل چھِ وٕنۍکٮ۪س چھِ دٲن تیار ٲر تہِ ٲسۍ تِم تہِ ماشاء اللہ کھے دٔیِم ٲس ژیرٕ کُل تَتھ تہِ کھے ژیرٕ ژوٗنٛٹھۍ ٲسۍ ژوٗنٛٹھۍ تہِ چھِ کھٮ۪وان وۄنۍ چھِ دٲن تیار وٕنۍکٮ۪نَس ہٮ۪وان گژھٕنۍ منٛزٕ چھِ تِم لٔگۍ تیار گژھِ نہِ وۄنۍ ہٮ۪کَو تِم تہِ کھٮ۪تھ ڈوٗنۍ کُل تہِ چھِ بیٚیہِ چھِ یہِ باقٕے یہِ حظ اَتھ کیٛاہ وَنان باقٕے کُلۍ تہِ تہٕ وَوان مگر اَتھ سۭتۍ چھِ آسان اَتھ سۭتۍ چھِ بٔڑ آنَنٛد یِوان یہِ چھِ شوق آسان یہِ وارِ سۭتۍ اَتھ سبزی سۭتۍ کَرنَس چھِ بَڑٕ مَزٕ یِوان کیٛازِ اِنسان چھِ لَگان اُکنُے کران چھِ یِمنٕے چیٖزَن سۭتۍ یِمنٕے گَرِچ سبزی گَریُک یہِ آسُن چھُ گَرِ آسُن یہِ مٮ۪وٕ وٮ۪وٕ یہِ چھِ واریاہ اَصٕل آسان أتی چھِ مُجہٕ آسان